السلامُ علیکم ورحمتہ اللہ وبرکاتہُ بہ ہسا چھُس تۄہہ وۄنۍ پننس یتھ پروڈکٹس متعلِق اکھ نگیٹِو ایٚکٕسپیرینٕس شِیر کران وول یُس مےٚ امہِ برونٹھ تہِ یتھ متعلِق مےٚ پازٹِو ایٚکٕسپیرینٕس کٔر شِیر مےٚ ووٚن پرٮ۪تھ کہِ بہٕ چھس مےٚ ووٚن گۄڈنیٚتھے زِ پرٮ۪تھ کُنہِ چیٖزس ہسا چھُ آسان پازٹِو سایڈ تہِ تہٕ نیگیٹِو سایڈ تہِ کیٚنٛہہ پازٹِو چیٖزز تہِ چھِ آسان کینٛہہ نگیٹو چیٖز تہِ چھِ آسان پرٮ۪تھ کُنہِ چیٖزس تہٕ یُس ہسا میون یہِ فون چھُ یژھ ہسا ونان چھِ رِیلمی اَلیوَن پرایِم فایِو جی مےٚ ووٚن گۄڈنیٚتھے کہِ یتھ چھِ کینٛہہ پازٹِو چیٖزز تہِ نگیٹو چیٖٖز تہِ ہسا چھِ یِم یتھ نگیٹو یۄس اۭ مطلب یِم چیٖز چھِ یتھ گۄڈنیٚتھے ہسا چھُ یتھ یَتھ چھُ تھوڑا ویٹ ہسا چھُ یتھ واریاہ زیادٕ یُس ہسا پاکیٹس منٛز چندَس منٛز ییٚلہِ تھاوان چھ یہِ ہسا چھُ گژھان واریاہ مشکِل پکناوُن دویِم یس یُس یتھ اکھ ڈرابیک اکھ چھُ یتھ ہسا چھُ ڈسپٕلے واریاہ کمزور اگر ہسا یہِ مہمولی پتھر پیٚیہِ اتھہٕ منٛز تہٕ اتھ ہسا چھُ ڈسپٕلے پھٹنٕکۍ واریاہ چانسز آسان اتھ ہسا ہیٚکہِ واریاہ مطلب ڈیٚمیج گٔژھتھ ڈسپٕلے یس تمہِ سۭتٮ۪ن بیٚاکھ چیٖز ہسا چھُ یتھ اکھ اکھ ڈرابیک اکھ بیٚاکھ اکھ یتھ ہسا چھُ کہِ یہِ ہسا چھُ چارٕچ واریاہ سلو گژھان مےٚ ووٚن یہِ گۄڈنیٚتھے کہِ یتھ ہسا چھُ بیٹری پِک اپ اصٕل نیران مگر چارٕج ہسا چھُ واریاہ سلو گژھان یتھ واریاہ ٹایم چھُ چارٕج گژھنس لگا ن تہٕ بیٚاکھ چیٖز ہسا چھُ یہِ یتھ ہسا چھُ آب مٲنتو تُہۍ یتھ کٲٹھۍ أسۍ کٲشر پٲٹھۍ ونو کہِ موتھ چھُ یتھ آب تہِ اگر ہسا یہِ آبس گوٚو یقدَم یہِ نہ سا مطلب امیُک ٹھیٖک گژھان چھُ پتہٕ واریاہ مشکِل تہٕ یتھ ہسا چھُ آب سۭتۍ تہِ واریاہ ڈیٚمیج گژھان تہٕ یِم ہسا ٲسۍ کینٛہہ نَگیٹو ایٚکٕسپیرینس ہسا ٲس یتھ میٲنِس پروڈکٹس متعلِق یُس ہسا رِیلمی موبایل فونس متعلِق ہسا ٲس مےٚ میٲنۍ نَگیٹو ایٚکٕسپیرینٕس السلام علیکم ورحمتہ اللہ وبرکاتہُ